اسلامُ علیکُم مےٚ چھُ ناو آفریٖن اِندُلیکھا ہیر اویل یہِ پرٛوڈکٹ چھُ واریاہ بہتریٖن بہٕ چھَس استعمال یُہے کَران اتھ چھِ واریاہ پازٹِو رِزَلٹ یِوان اگر مَس آسہِ نیٖرِتھ ژَلان سُہ تہِ چھُ رُکان نوٚو مس چھِ یِوان امہِ سۭتۍ چھُ واریاہ نرم روزان مس تہٕ مَساج کَرنہٕ پَتہٕ چھُ اِنسان واریاہ راحت محسوٗس کران آرام چھُ مِلان اَتھ چھِ فٲیدٕ مَس چھُ واریاہ شاین دِوان اگر نیٖرِتھ آسہِ ژَلان سُہ تہِ چھُ رُکان

بازرَس مَنٛز چھُ یہِ واریاہ آرام سان پٲٹھۍ اٮ۪ویلیبٕل آسان مُنٲسِب ریٹَس پٮ۪ٹھ پرٛٮ۪تھ کانٛہہ اِنسان ہیٚکہِ یہِ آرام سان اٮ۪فٲڈ کٔرِتھ واریاہ رُت پرٛوڈَکٹ واریاہ اَصٕل رِزَلٹ چھِ یہِ ہاوان